اسلام وعلیکُم مےٚ چھِ ناو بہٕ چھِس روزان بنٛڈپورِ مےٚ چھ واریاہ فرٛٮ۪نٛڈ بہٕ چھِس پَران تِم چھِنہٕ تِم چھِنہٕ مَگر تیٖتیٛاہ اَصٕل کیٚنٛہہ مےٚ چھِ اَکھ فرٛٮ۪نٛڈ تٔمِس چھِ ناو تَمنا سُہ چھِ واریاہ اَصٕل أسۍ چھِ واریاہ فرٛٮ۪نٛڈ مگر تِمَن سۭتۍ چھِنہٕ مےٚ تیٖژاہ فرٛٮ۪نٛڈشِپ اَصٕل کِہیٖنۍ تہٕ تِمَن سۭتۍ گٔے مےٚ واریاہ پھیٖرۍ لَڑٲے تِم چھےٚ تِم چھَنہٕ تیٖتیٛاہ اَصٕل کِہیٖنۍ تَمَنا چھِ واریاہ اَصٕل تَمَنا چھِ تَمَناہَس تہٕ مےٚ گوٚو واریاہ ٹایم پَران سۄ ٲس اَمہِ برٛونٛہہ تہٕ مےٚ سۭتۍ پَران پرٛایویٹ سکولَس تَمہِ پَتہٕ گٔے أسۍ بیٚکِس سکوٗلَس سُہ چھِ واریاہ زیادٕ اَصٕل سُہ چھِ مےٚ واریاہ ہٮ۪لٕپ کَران بہٕ تہِ چھِس تٔمِس ہٮ۪لٕپ کَران ییٚلہِ تہٕ مےٚ کُنِچ ضوٚرتھ آسہِ سُہ چھِ مےٚ دِوان چاہے پونٛسہٕ آسہِ یا کیٚنٛہہ تہٕ بہٕ تہِ چھِس تٔمِس واریاہ ہٮ۪لٕپ کَران أسۍ چھِ گَژھان سکوٗل ییٚلہِ أسۍ صُبحٲے چھِ وَتھان سُلۍ پَتہٕ چھِ أسۍ لاگان وردی پَتہٕ چھِس بہٕ تٔمِس آلوَس گَژھان تٔمِس گَرٕ پَتہٕ چھِ مےٚ پٮ۪وان تتَہِ پیٛارُن تٔمِس ییٚلہِ تہِ سُہ ییٚلہِ سُہ نیران چھِ پتہٕ چھِ اَسہِ پٮ۪وان واریاہَس پَکُن پَتہٕ چھِ أسۍ گَژھان واتان سکوٗل لَگان چھِ اَسہِ کٕلاس تہٕ ییٚلہِ أسۍ ییٚلہِ تہٕ اَسہِ أسۍ چھِ گَژھان یَکجاہ سکوٗل اورٕ تہِ چھِ یِوان یَکجاہ اَسہ چھِ پٮ۪وان واریاہَس پَکُن پَتہٕ چھِ اَسہِ اٮ۪گزامٕز آسہِ ییٚلہِ اَسہِ اٮ۪گزامٕز چھِ واتان أسۍ چھِ أکۍسٕے جایہِ یاد تہٕ کَران أسۍ چھِ أکۍسٕے أکۍ سُنٛدُے گَرٕ گَژھان یاد کَرنہِ یا چھِ گَژھان أسۍ تٔمۍ سُنٛد یا چھِ گَژھان پَنُن یا چھِ گَژھان یا چھِ سُہ یِوان سون گَرٕ یاد کَرنی سُہ چھِ واریاہ زیادٕ اَصٕل پَران مہٕ تٔمِس چھِ واریاہ زیادٕ فاسٹ یاد گَژھان تٔمِس چھےٚ ہٮ۪نٛڈ رایٹِنٛگ تہٕ واریاہ اَصٕل سُہ چھِ میٛانہِ نِش فاسٹ کَران یاد ییٚلہِ تہٕ اَسہِ اٮ۪گزام چھُ واتان اَسہِ چھِ واریاہ ڈِپرٮ۪شَن آسان سُہ چھِ واریاہ فاسٹ کَران یاد سُہ چھِ واریاہ اَصٕل پَران أسۍ چھِ أکۍسٕے کَمرَس منٛز یاد کَران سُہ چھِ واریاہ ڈِسٹٔرٛب تہٕ گَژھان مگر ییٚمہِ ساتہٕ واریاہ شور چھِ آسان تَتہٕ پَتہٕ چھِ أسۍ اٮ۪گزام تہٕ دِوان تٔمۍ چھِ آسان سُہ تہٕ بہٕ چھِ آسان أکۍسٕے جایہِ اٮ۪گزام تہٕ دِوان تٔمۍ سُنٛد تٔمِس چھِ مےٚ پَتہٕ آسان رول نمبر سُہ چھِ واریاہ فاسٹ سُہ چھِ واریاہ فاسٹ لٮ۪کھان تیز واریاہ فاسٹ سُہ چھِ پَتہٕ چھِ سُہ لٮ۪کھان تہٕ پَتہٕ ییٚلہِ تہٕ اَسہِ پیپَر کَمپٕلیٖٹ چھِ گَژھان پَتہٕ چھِ مےٚ سُہ وَنان مےٚ کُس کۄچھَن کوٚر مےٚ کُس کۄچھَن کوٚر نہٕ کِہیٖنۍ تٔمِس چھِ واریاہ زیادٕ فاسٹ مگر ییٚلہ تہٕ سُہ اٮ۪گزام ہالَس منٛز واتان چھِ تٔمِس چھِ تھوڑا مٔشِد تہٕ گَژھان سُہ چھِ رُکِتھ تٔمِس چھِ مےٚ پٮ۪وان تَتہِ چھِ سُہ پیٛاران مےٚ واریاہَس ٹایمَس ییٚلہِ تہٕ اٮ۪گزام ختم چھِ گَژھان پَتہٕ چھِ سُہ پَنُن پیپَر پَران نَے پَتہٕ تہٕ ییٚلہِ سُہ یِوان چھِ ییٚلہِ تہٕ اٮ۪گزامٕز ختم چھِ گَژھان پتہٕ چھِ سُہ پیٛاران ییٚلہِ سُہ رِزَلٹ چھِ آسان پیٛاران سُہ چھِ آسان فی دۄہ مَطلَب أسۍ چھِ آسان ہٮ۪تھٕے کَتھ کَران اَسہِ کیُتھ پیپَر آسہِ گوٚمُت اَسہِ کِتھ اَسہِ کۭتیٛاہ مارکٕس آسَن آمٕتۍ أسۍ آسوا پاس سُہ چھِ واریاہ زیادٕ اَصٕل پَران ییٚلہِ تہٕ رِزَلٹ چھِ نیران سُہ چھِ آسان تٔمِس چھِ آسان واریاہ زیادٕ مارکٕس آمٕتۍ پَتہٕ چھِ سۄ أسۍ فِرٛی اٮ۪ڈمِشَن کَران پَتہٕ چھِ أسۍ بیٚیہِ کَران سِٹاٹ نِو کَلاس گَژھان چھِ أسۍ یَکجاہ سکوٗل أسۍ چھِ یِوان گَژھان یَکجاہ سُہ چھُ واریاہ زیادٕ اَصٕل تہٕ پَتہٕ چھِ أسۍ نٔے کَلاس پَتہٕ چھِ أسۍ نَیہِ کِتاب اَنان پَتہٕ چھِ أسۍ نٔے یُنِفارم اَنان پَتہٕ چھِ أسۍ بیٚیہِ کَران نٔے کَلاس سِٹاٹ یُن گَژھُن پَکُن چھُ اَسہِ واریاہ زیادٕ اَصٕل اَسہِ سۭتۍ تہِ چھِ واریاہ فرٛٮ۪نٛڈ پَران تِم چھِنہٕ مگر تیٖتیٛاہ اَصٕل کِہیٖنۍ اَسہِ چھِ تِمَن سۭتۍ واریاہ پھیٖرِ گٔمژٕ لَڑٲے تہٕ أسۍ چھِ واریاہَہ پھیٖرِ تِمَن سۭتۍ لَڑٲے تہٕ کَرۍمَژ تِم چھِنہٕ تیٖتیٛاہ اَصٕل اَصٕل کِہیٖنۍ تِمَن چھِ اَسہِ سۭتۍ تھوڑا چِڈٕے آسان تہٕ یِم کیٛازِ چھِ زٕ ییٖتِس ٹایمَس آسان ساتھ ساتھ تٔتھۍ تٔتھۍ پٮ۪ٹھ چھِنہٕ تِم اَسہِ سۭتۍ تِتھ پٲٹھۍ پَکان تہٕ کِہیٖنۍ تِمَن چھِ تِم تہٕ چھِ واریاہ اَصٕل تہٕ مگر پانہٕ ؤنۍ تِم تہٕ چھِ واریاہ تِم تہٕ چھِ پَران اَصٕل تہٕ مگر اَسہِ سۭتۍ چھِنہٕ تِم تیوٗتاہ یہِ روزان کِہیٖنۍ أسۍ چھِ بَس زٕ پَکان زیادٕ کٕلوز زیادٕ زیادٕ چھِ أسی زٕ پَکان تہٕ تِم چھِ واریاہ اَتھ پٮ۪ٹھ تھَہ تِم تہِ چھِ یُن گَژھُن کَران یِوان گَژھان چھِ أسۍ سۭتۍ سۭتۍ مگر اَسہِ سۭتۍ نہٕ تیوٗتاہ کِہیٖنۍ تہٕ اَسہِ گوٚو واریاہ ٹایم سۭتۍ سۭتۍ پَکان آز تہِ چھِ أسۍ گَژھان صُبحٲے یَکجاہ اورٕ چھِ یِوان تہِ یَکجاہ تَمہِ پَتہٕ سکوٗل پَتہٕ تہِ چھِ أسۍ پانسٕے سۭتۍ أسۍ واریاہ ٹایم کَران یہِ سٕپٮ۪نٛڈ اَمہِ پَتہٕ تہِ چھِ أسۍ گَرِ تہٕ چھِ آسان أسۍ أکۍسٕے جایہِ یَکجاہ آسان گَرِ تہٕ تَمہِ ییٚلہِ تہٕ سُہ ییٚلہِ تہٕ سُہ چھِ سکوٗل پَتہٕ تہٕ چھِ أسۍ گَژھان کُنۍ تہِ جایہِ گِنٛدنہِ گَژھان یا چھِ أسۍ گَژھان پَرنی تَمہِ گَژھان چھِ أسۍ یَکجاہ اَسہ چھِ آسان ییٚلہِ تہِ کٲم تہِ چھِ أسۍ کَران سُہ چھِ واریاہَس ٹایمَس آسان سانہِ تہٕ بیٚیہِ بہٕ تہِ چھَس گَژھان واریاہَس ٹایمَس تُہُنٛد تہٕ أسۍ چھِ آسان واریاہ کَتھ کَران پَتہٕ چھِ أسۍ گِنٛدان تہٕ آسان اَکھ أکِس سۭتۍ یَکجاہ پَتہٕ چھِ أسۍ بیٚیہِ شامَن واتان گَرٕ بَس بیٚہوان چھِ أسۍ گَرٕ صُبحٲے چھِ أسۍ بیٚیہِ وۄتھان نیران چھِ أسۍ سکوٗل تَتہِ تہِ چھِ أسۍ پَران تَتہِ پَران چھِ بیٚیہِ چھِ آسان تَتہِ تہِ چھِ آسان أسۍ گِنٛدان یَکجاہ یِوان گَژھان یَکجاہ تِم تہٕ چھِ تٔمِس تہِ چھِ گَرِ واریاہ اَصٕل تہٕ أسۍ چھِ أسۍ چھِ کھٮ۪وان چٮ۪وان آسان سۭتۍ تہٕ مَطلَب أسۍ چھِ آسان بَتہٕ تہٕ چھِ أسۍ کھٮ۪وان أکۍسٕے جایہِ تورٕ یِتھ تہِ چھِ بیٚہوان أکۍسٕے جایہِ کَران چھِ کَتھ تہٕ صُبحٲن چھِ ڈیلی چھِ أسۍ گَژھان أکۍسٕے اَکھ أکِس سۭتۍ سکوٗل تہٕ سُہ چھُ واریاہ زیادٕ اَصٕل یُن گَژھُن چھُ واریاہ